ہیلو وعلیکُم اسَلام سٔمیٖر احمد چھِو حظ بانہٕ آ بانہٕ وانہٕ کٕنَان اہَن حظ سُے دوٚپمو سٔمیٖر احمد چھو یُس نا یہِ بانہٕ وانہٕ چھُ کٕنَان آ تُہۍ ؤنۍ تو مےٚ ترٛام کٔہۍ آز

کیٛاہ کیٛاہ ریٹ کیٛاہ چھِ گژھان آز مےٚ اوس مےٚ اوس گرٕ خٲطرٕ آیٹَم جورا واریاہ ضروٗرت نا آ تُہۍ ؤنۍ تو مےٚ ریٹ تہٕ بیٚیہِ ؤنۍ تو مےٚ یہِ دُکان کَتٮ۪ن چھُ دُکان کَتٮ۪ن چھُ تۄہہِ

اچھا ٹھیٖک

بہٕ یِمہٕ بہٕ یِمہٕ تُہٕنٛدِس دُکانَس پٮ۪ٹھٕے تہٕ اَوا اَوا بہٕ یِمہٕ تُہٕنٛدِس دُکانَس پٮ۪ٹھٕے تہٕ یہِ ؤنۍ تو مےٚ ترٛام کٔہۍ چھُ آز گژھان ٹھیٖک ٹھیٖک اَمہِ کَم گژھِ حظ وَںہِ کینٛہہ أسۍ یِمو دوٗرِ پٮ۪ٹھ تۄہہِ کیٛاہ کیٛاہ چھُ اَتہِ ویرایٹی تھاوَان کَمہِ کَمہِ قٕسمٕکۍ بانہٕ اچھا ٹھیٖک

مےٚ ٲسۍ نہٕ مےٚ ٲسۍ کٮ۪نٛزٕ جورا نِنۍ تاسہٕ جورا ٹرے اِزبنٛد دٲنۍ مےٚ ٲسۍ واریاہ آیٹَم تیٚلہِ نِنۍ تہٕ مےٚ دوٚپ بہٕ یِمہٕ تیٚلہِ اوٗرۍ گٲڑۍ ہٮ۪تھ تہٕ ڈونٛگہٕ ٲسۍ نِنۍ تُہۍ ؤنۍ تو مےٚ کَنٛدٕکٔرۍ چھُوا کینٛہہ اَتہِ صاف پَہَم کینٛہہ کَنٛدٕکٔرۍ کَنٛدٕکٔرۍ چھُوا کینٛہہ صاف پَہَم کینٛہہ کَنٛدٕکٔرۍ ترٛام حظ یُس حظ نَقشہِ دارَے چھِ آسَان کٔرِتھ بٕلیکَس منٛز سُہ بٕلیکَس منٛز چھِ یِوَان سُہ اچھا دَپ بَنہِ سورُے تیٚلہِ کَرو کٲم اَکھ بہٕ یِمہٕ تُہِنٛدِس دُکانَس پٮ۪ٹھ تہٕ بہٕ دِمہٕ نظر اَتہِ سٲرسٕے یِمَن چیٖزَن تہٕ تیٚلہِ یِمہٕ بہٕ تہٕ مےٚ ٲسۍ نِنۍ یِم آیٹَم اچھا ٹھیٖک وۄنۍ نِمہٕ بہٕ بَلکَس منٛز نِمہٕ بہٕ آیٹَم تہٕ وۄنۍ گژھیٛا مےٚ اَتھ پَتہٕ کَنسیشَن کینٛہہ کَنسیشَن گژھِ حظ مےٚ کینٛہہ کَنسیشَن گژھیٛا مےٚ یِمَن آیٹَمَن کینٛہہ کَنسیشَن کۭژاہ کٔژ پٔرسَنٛٹ کٔرِو تُہۍ پَتہٕ ہیلو چَ چَلو بہتر بہتر حضرت تیٚلہِ یِمہٕ بہٕ تُہٕنٛدِس دُکانَس تُہۍ کَر چھُ دُکانَس پٮ۪ٹھ آسَان ایویلیبٕل دوٚپمَے أسۍ کَر یِمو دُکانَس پٮ۪ٹھ تیٚلہِ آ تُہۍ ؤنِو مےٚ تُہۍ کَر چھُ آسَان تیٚلہِ ایویلیبٕل تہٕ کَمہِ کَمہِ چلو دٔپۍ تُہۍ چھُ آسَان پانہٕ حضرت دُکانَس پٮ۪ٹھٕے مےٚ ٲسۍ یِم آیٹَم نِنۍ تہٕ تیٚلہِ یِمَہ بہٕ أزۍ کیٛاہ چھُ وَنَان تُہۍ صُبحَس یِمہٕ ہو تیٚلہِ بہٕ تہٕ تیٚلہِ تھٔ تیٚلہِ تھٔیِو یِم آیٹَم کٔڑِتھ کٮ۪نٛزٕ جورا گِلاس یہِ ووٚنو مےٚ تۄہہِ ؤنی تہِ یِم یِم آیٹَم تھاے زیو تُہۍ کٔڑِتھ یِم یِم مےٚ ووٚنوُ تۄہہِ ترٛام کیٛاہ کیٛاہ کٕم کٕم بانہٕ چھِ مےٚ ضروٗرت یِم بانہٕ تھٔیِو تُہۍ سٲری آ کٔڑِتھ تہٕ تیار تہٕ بہٕ نِمہٕ تیٚلہِ صُبحن چلو ٹھیٖک چھِ تیٚلہِ حظ